پٔتۍمیو کینٛژھو ؤرِیو پٮ۪ٹھٕ چھِ ہِندُستانَس منٛز لُکھ واریاہن الگ الگ یِمَن جابَن سۭتۍ اِمٲرِج گٔمٕتۍ اَمیُک ریٖزَن چھُ یہِ تہِ سارنی خٲطرٕ چھِنہٕ گورمٮ۪نٛٹ یِم جاب تِمَن خٲطرٕ چھِنہٕ دٔستِیاب کینٛہہ اَوَے مۄکھٕ چھِ یِم پٔڑیٖن تٔریٖن لُکھ چھِ آسان تِم چھِ گَژھان یِتھ پٲٹھۍ کانٛہہ چھُ بَنان یوٗٹیوٗبَر سُہ چھِ یوٗٹیوٗبَس پٮ۪ٹھ پَنٕنۍ چَنَل کھُلاوان پَتہٕ چھِ سُہ مختلف ویٖڈیو ترٛاوان تَتھ پٮ۪ٹھ کانٛہہ چھُ بَنان کانٛہہ چھِ پَسنٛد کَران پَتہٕ ٹرٛیولَر بَنُن تہِ کیٛازِ واریَہے پٔرِتھ پَتہٕ ہٮ۪کَن نہٕ تِم گَرِ بِہتھ کیٚنٛہہ اِسلیے چھِ تِم پَتہٕ یِم مختلف یِم یِمَے چھِ آسان نوکری یِمَے ژھاںڈان بِچٲرۍ تِکیٛازِ پَنُن نَفس چھِ سارنی پالُن آسان کانٛہہ چھُ کوٚمیٖڈِیَن بَنان یعنی کہِ سُہ چھُ باقٕیَن لُکَن اَسناوان یِمو کامیو سۭتۍ چھِ تِم بِچٲرۍ پونٛسہٕ زینان یِم واریاہ اِنڈِہِکۍ لُکھ چھِ ہِندُستانٕکۍ لُکھ چھِ تِم تہِ چھِ یژھن زِ سٲنۍ لایف یۄس چھِ سٲنۍ زِندگی یۄس چھِ یہِ گٔژھ کُنہِ جایہِ سٮ۪ٹ گَژھٕنۍ تَوَے خٲطرٕ چھِ تِم واریِہَن نَیَن نَیَن جابَن ہٕنٛز تلاش منٛز آسان سارنی ہِنٛدِ خٲطرٕ چھِنہٕ گورمٮ۪نٛٹ جاب دٔستِیاب آسان کیٚنٛہہ اَوَے چھِ مختلف لُکھ مختلف کامٮ۪ن منٛز یِوان وٮ۪ستہٕ کَرنہٕ ریٖزَن چھُ یِۂے واریاہ اَن اٮ۪مپٕلایمٮ۪نٛٹ چھِ مطلب زِ کٲنٛسہِ خٲ سارنی ہِنٛدِ خٲطرٕ چھَنہٕ یہِ گورمٮ۪نٛٹ نوکری اٮ۪ویلیبٕل کیٚنٛہہ لُکھ چھِ مجبوٗر گَژھان تِم چھِ پتہٕ یِتھ ہی کار پَسنٛد کَران چُنٕنۍ